وعلیکُم اسلام کٕم کٕم آ جِناب حُکُم کٔرِو آ کۄس کۄس بُک ٲسۍ ضروٗرت

ہاں جِناب دوٚپُم ٹھیٖک بیٚیہِ آ اَکھ چھِ یِمَو منٛزٕ ایٚوَیلیبُل فرام ہوٗم ٹُو ہاوُس چھِ ایٚوَیلیبُل ٹیٲرٕس آف جہلم چھِنہٕ کیٚنٛہہ سۄ واتہِ نٔیِس ہفتَس منٛز آ فرام ہوٗم ٹُو ہاوُس چھِ ایٚوَیلیبُل اَمیُک پرایِس گژھِ پانٛژھ ہَتھ رۄپیہِ ہوٗم ڈیلورٕی چھِ کران تۄہہِ کوٚت ٲسٕو سوزٕنۍ آ اَتھ چھِ لگان تھوڑا اٮ۪کٕسٹرا چارجِز تہٕ باقٕے واتناوَو کُلگام لَگن اَتھ ایٚچ ڈی ایٚف سی بیٚنکَس نِش پَنٛژاہ رۄپیہِ تۄہہِ تۄہہِ کَر حظ تۄہہِ کَر حظ ضروٗرت آ زٕ دۄہ برٛونٛٹھٕے واتناوَو أسۍ اِنشاءاللہ پگاہ تانۍ واتناوَو أسۍ سۄ گژھِ نٔیِس ہفتَس منٛز ایٚوَیلیبُل تۄہہِ چھِ یِم اَکۍ ساتہٕ ضروٗرت دۄشوٕے کِنہٕ بہٕ کَرٕ اَکھ آرڈَر ہَے ٹھیٖک حظ چھُ تُہۍ سوٗزِیو مےٚ پَنُن اٮ۪ڈرَس جِیَو نمبَرَس پٮ۪ٹھ تہٕ بہٕ کَرٕ ٹھیٖک چلو اسلامُ علیکُم